یِتھۍ پٲٹھۍ اَسہِ پَتہ چھےٚ کہِ کَشمیٖر یُس زَن چھُ یہِ اوس گۄڈٕ اکھ مُلک اکھ گۄڈٕ اکھ الگ مُلک تہٕ یَتھ پٮ۪ٹھ أس واریاہَن رازَن ہٕنٛز حکوٗمت تہِ چلان أڈۍ راز ٲسۍ عراق پٮ۪ٹھ یِوان أڈۍ ٲسۍ اِران پٮ۪ٹھ یِوان أڈۍ ٲسۍ افغانستان پٮ۪ٹھ یِوان أڈۍ ٲسۍ ہِنٛدُستان پٮ۪ٹھ یِوان یِتھ پٲٹھۍ اَسۍ پَتہ چھِ افغان روٗل چھُ مۄغل روٗل چُھ تہٕ فارسِیَن ہُنٛد روٗل یہِ یہِ فارسیو کوٚر ییٚتہِ روٗل تہٕ تِہنٛز زبان پٔرشِین لیٚنٛگویج سۄ تہِ آیہِ یَتھ کٔشیٖر منٛز پنجابٔکۍ پنٛجابکیٚو کوٚر یَتھ پٮ۪ٹھ روٗل مۄغلو کوٚر یَتھ پٮ۪ٹھ روٗل افغان کیٚو کوٚر افغانُن ہُند روٗل روٗد واریاہَس ٹایمَس یَتھ کٔشیٖر پٮ۪ٹھ تہٕ اَمہِ سۭتۍ گوو واریاہ اَثر پیوو کٔشمیٖر کِس کَلچرَس پٮ۪ٹھ تہِ زَبان بَدلیٚیہِ یِم یُس یہِ ایشیا چھُ اَمیکۍ واریاہ یِم سیٚنٛٹرل مُلٕک چھِ تِہنٛد کَلچر آو سانہِ یَتھ کٔشیٖر منٛز تہٕ یَتھ ہِسٹری پٮ۪ٹھ پیوو فَرق أسۍ چھِ پَران یہِ کشمیٖرٕچ پرینۍ ہِسٹری تہٕ اَسہِ چھ پَتہ لَگان کہِ کٔم کٔم راز ٲسۍ کٔمو کٔمو رازو کوٚر حکوٗمت تہٕ کِتھ پٲٹھۍ کٔرٕکھ حکوٗمت تِم ٲسیا اَصٕل کِنہٕ تِم ٲسۍ خراب تِمو کٔتھ پٲٹھٮ۪ن کوٚر سانہِ کٔشیٖر منٛز تِمو کِتھ پٲٹھۍ کٔر ییتہِ تَبٲہی یا اَڈیو مۄغلو مۄغلو کوٗتاہ ڈیٚولَپمنٛٹ کوٚر ییٚتہِ شالِمار باغ نِشاط باغ یا واریاہَن واریاہَن قٕسمِن ہٕنٛدۍ ہِسٹورِک چیٖز چھٕ یِوان ییٚتہِ لَبنہٕ ڈیٚولَپمنٛٹ کَمہِ آیہِ کٔرٕکھ تہٕ جیوغرافی پٮ۪ٹھ تہِ پیوو اَثر جیسے أکہِ شالِمار باغ چھُ نِشاط باغ چھُ یِم آیہِ بَناونہٕ یِم چھِ ٹوٗرِسٹ پَلیسٕز یِہنٛدۍ سۭتۍ چھُ کٔشیٖر واریاہ فٲیدٕ ملان تہٕ اوٚور آل اَگر أسۍ وچھو کٔشیٖر ہٕنٛز ہِسٹری چھِ واریاہو چیٖزو سۭتۍ انفٔلنس گٔمٕژ واریاہو چیٖزو چھ اَثر کوٚرمُت کٔشیٖر ہٕنٛدۍ ہِسٹری الگ الگ حکوٗمتو تہِ چھ یِمن پٮ۪ٹھ واریاہ اَثر کوٚرمُت